سلامُ علیکُم ڈاکٹَر صٲب ٹھیٖک پٲٹھۍ چھِو حظ آ فرکھٕے نہٕ حظ گٔے نہٕ بہٕ چھُس یِہٕے زُکام باسان ؤنۍ نہِ بیٚیہِ چھِ تپھ آ بیٚیہِ چھُ زُکام نہ البتہ تٕرٕنۍ ترایش اوسُس بہٕ چٮ۪وان

ٹھیٖک حظ چھِ تہٕ بیٚیہِ حظ یِمٕے بہٕ اور کِلِنِکَس پٮ۪ٹھ تہٕ چلو ٹھیٖک حظ چھِ اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ کیٛاہ اَدٕکیٛاہ